یِم ہسا سٲنۍ بَچہِ چھ وٕنکیٚس یِم نہ ہسا چھِ کَلچر کَران مطلب یِمن چھُنہٕ کلچر مطلب تمہِ مُطابِق چھنہٕ یِم پَکان کینٛہہ کلچَرس مُطابِق تِکیازِ برونٹھ کال أسۍ أسۍ مطلب پھیٚرَن لاگان مطلب دُپٹہٕ ٲسۍ دِوان تِم سٲنۍ لڑکہٕ ٲسۍ ٹوٗپۍ دِوان کٔمیٖز یزار لاگان آز نسا چھنہٕ یِم کہیٖنۍ مطلب لاگان یہِ کینٛہہ یِم ہسا چھِ اَپَر لاگان جیکیٚٹ لاگان مطلب وَندس تہِ چھنہٕ سٲنۍ لڑکہٕ پھؠرن لاگان کینٛہہ تِکیازِ یِم چھنہٕ کلچر مُطابِق پَکان کہیٖنۍ برونٹھ ہسا ٲسۍ سٲنۍ بُزَرٕگ بیٚہوان پتجن پٮ۪ٹھ بیٚہوان نَمدن پؠٹھ ٲسۍ بیٚہوان یِتھَے کٔٲٹھۍ ٲسۍ مطلب کَملَن پؠٹھ بیٚہوان یِمن ہسا گٔے سانؠن لڑکن آز سوفا آسٕنۍ کُرسیہِ کُرسِیَن پؠٹھ چھِ یِم پَران یِم ہسا چھنہٕ بِہِتھ تہِ ہؠکان پٔرِتھ کینٛہہ یِمن ہسا چھِ یِہوے کلچر مُطابِق چھُنہٕ یِم پَکان کینٛہہ ٲسۍ کورِ ٲسۍ برونٹھ ڈُپٹہٕ دِوان آز چھِ حظ تیٖژاہ کورِ آسان مطلب وۄڈنٔنی چھِ آسان یِتھَے کٔںۍ تِم سلیکٕس چھ تِم لاگان تِم جامہٕ چھِ لاگان ٹاپ چھِ لاگان برونٹھ ہسا ٲسۍ یِتھَے کٔنۍ ٲسۍ پھیٚرَن لاگان فِراق شلوار لاگان وَنہِ نَسا چھِ لکٕٹۍ چہِ کورِ کہیٖنۍ تہِ لاگان آز چھنہٕ لڑکہٕ تہِ نہٕ تتھ مُطابِق پَکان کینٛہہ یی ہسا سٲنۍ بُزَرٕگ ٲسۍ واریاہ تہِ کینٛہہ کَران پَرچہِ ٲسۍ برونٹھ وۄنان ٲسۍ یِم پَنُن کلچر وَنہِ چھُنہٕ مطلب أسۍ کینٛہہ مطلب وَنو تہٕ اَتھ مُطابِق چھُنہٕ سٲنۍ لَکٕٹۍ بَچہِ ہسا چھنہٕ کلچرس فالو کَران کینٛہہ یِمو ہسا مٔشرو یہِ سون کلچر مطلب کلچر یِمو مٔشرو یہِ یِمن ہسا چھُ وٕنکیٚس مطلب بدل بدل طریٖقہٕ چھِ یِم کَران یِم ہسا چھ مطلب أسۍ ٲسۍ کانٛگٕرِ تہِ ٲسۍ تَپان ہُہ کانگٕرِ ٲسۍ تپان أسۍ ٲسۍ پَتہٕ ژِنہِ کَران وَنٛدس بناوان ٲسۍ کانٛگٕر اَصل پٲٹھۍ آز نَسا چھنہٕ کینٛہہ یِم ہسا چھ بٕلاوَر اَنان پاوَر آو تہٕ لۆگ بٕلاوَر تہٕ کَران چھِ یِم بٕلاوَر سۭتی وٕشنیر پھیٚرن نَسا چھنہٕ سٲنۍ لڑکہٕ لاگٔنٕے تِکیازِ یِمن چھُ یِم چھ جیکؠٹ لاگان اَپر چھ یِم لاگان پھیٚرن ویرَن چھنہٕ یِم لاگان کہیٖنۍ تہِ